ووکیشنَل ایجوکیشَن چھِ واریاہ زیادٕ ضٔروٗرت اَزکٮ۪ن کٮ۪ن مطلب اِنسانَن خٲطرٕ کیٛازِکہِ یُس یہِ اَز چھُنہٕ پٔرِتھ لیٖکھِتھ سٲری نوکری لَگان تِم تہِ چھِ اِنسان یِم بی اٮ۪ڈ پی اٮ۪چ ڈی اٮ۪م پھِل اٮ۪م بی بی اٮ۪س کٔرِتھ جے ڈَبل ای کٔرِتھ گَرِ بِہِتھ مگر ییٚلہِ اِنسانَس کَسٕب چھِ آسان أتی چھِ سُہ ہٮ۪کان کُنہِ جاے کامہِ دۄہ تہِ کٔرِتھ پَنُن روزگار پَکنٲوِتھ وٕنہِ چھِنہٕ یَتھ دُنیاہَس منٛز سٲری تِتھۍ اِنسان کینٛہہ یِم نوکری لَگَن بیٚیہِ چھُنہٕ اَز سُہ وقت کِہیٖنۍ اَز چھِ پونٛسو ذرۍیو پَکناوان سورُے کار ییٚمِس رۄپیہِ چھُ سُے چھِ آباد یُس بِچور غریٖب چھِ آسان تٔمۍ اگر خبر کۭژاہ محنت تہِ چھِ آسان کٔرمٕژ سُہ چھِ آسان پنٛنی جایہِ کیٛازِکہِ اَز چھِ رۄپیو سۭتۍ سٲری وٕچھان اَز چھِ رِشوَت دِوان پَکناوان چھِ کار بروںٛہہ اسلیے چھِ اَزکِس زمانَس منٛز یُس یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھِ واریاہ زیادٕ ضٔروٗری پَرنَس سۭتۍ کَسٕب تہِ ہیٚچھُن أسۍ چھِ دَپان پَرُن چھُنہٕ کِہیٖنۍ کَسبٕے یوتٕے پَرُن تہِ چھِ پَرُن چھِ گاش پَرُن تہِ چھِ مگر کَسٕب تہِ چھُ ہیٚچھُن سۭتۍ سۭتۍ کیٛازِکہِ اَز تہِ یُس وقت چھِ اَز چھِنہٕ بروسہٕ کیٛاہ نوکری لَگیٛاہ پَگاہ نہ لَگیٛاہ اسلیے یُس یہِ مطلب اَز چھِ ہیٚچھان یِم دٔسِل کٲم چھِ ہیٚچھان یا پٮ۪نلِنٛگ کَرٕنۍ چھِ ہیٚچھان یا نلکہٕ فِنٹِنٛگ چھِ ہیٚچھان پاوَر فِٹِنٛگ چھِ ہیٚچھان یا کۄکَر فارَم چھِ یا گُپنَن مطلب چھِ یِم کٕنان وٕنان درٛالٕز یَتھ کَران چھِ سۄ چھِ ضٔروٗری کیٛازِکہِ اگر نہٕ پٔرِتھ لیٖکھِتھ أمِس پَگاہ نوکری مِلہِ تویتہِ ہیٚکہِ یہِ ایٚمی کسبہٕ سۭتۍ پَنُن روزگار پَکنٲوِتھ پَنُن گَرٕ پَکنٲوِتھ بیٚیہِ مطلب یِم یِم کورِ چھِ یِم چھِ پَران تہِ بیٚیہِ چھِ یِم سۭتۍ سۭتۍ ہیٚچھان یہِ سٕژ کٲم تہِ مٲنٛز لاگٕنۍ یہِ میکَپ ویکَپ کَرُن اَمہِ سۭتۍ چھِ یِہُنٛد اگر نہٕ یِم پَگاہ نوکری چھِ لَگان پَگاہ چھِ یِمَن خاندر کَران گَرِ بِہِتھ چھِ یِم ہٮ۪کان یہِ کار کٔرِتھ اَمہِ سۭتۍ چھِ یِم پنٛنِس گَرَس ہٮ۪کان ڈَکھ پَکنٲوِتھ سارنی چھِنہٕ وۄنۍ مٲلۍ أمیٖر أڑۍ چھِ غریٖب تہِ آسان یِمَن نہٕ کِہیٖںۍ چھُ آسان تِم چھِ پَران تہِ پرنَس سۭتۍ سۭتۍ چھِ تِم پَنٕنۍ نوکری تہِ کَران أڑۍ چھِ تِتھ تہِ یِم اِنسان آسان یِم زَنہٕ کیٛاہ چھِ اَتھ وَنان یہِ یِم زَنہٕ یہِ دۄہَس چھِ کار کَران مطلب پَران تہِ چھِ مٔزوٗرۍ تہِ چھِ کَران بیٚیہِ چھِ پَتہٕ پَنُن فیٖس بَران سٲری چھِنہٕ اَز ہِوی آسان اَڑٮ۪ن چھِ آسان مٲلۍ بٔڑۍ بٔڑۍ اَفسَر چھِ آسان یَتھ یُس یہِ سٲنۍ مطلب یہِ چھِ کٔشیٖر چھِ اَتھ منٛز چھِ أڑۍ تِم تہِ یِمَن نہٕ شامَس بَتہٕ چھِ آسان بِچارٮ۪ن تِم چھِ دۄہَس مٔزوٗرۍ دۄہ کَران پَتہٕ پَنُن سکوٗل فیٖس بَران یا دۄہَس چھِ کماوان شامَس چھِ بَتہٕ میوٚنٛڈا کھٮ۪وان یہِ یُس یہِ یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھِ واریاہ زیادٕ ضٔروٗری واریاہ زیادٕ مگر أڑۍ چھِ پَتہٕ تِم اِنسان آسان تِم چھِ دَپان وٕنہِ چھِ اَسہِ وَلہٕ اَمی کارٕ پٮ۪ٹھ بَنان أسۍ ترٛاوَو پَرُن تہِ چھُنہٕ کَرُن کِہیٖنۍ کیٛازِکہِ پرنَس سۭتۍ سۭتۍ چھُ اَسہِ یہِ کار ہیٚچھُن اَمہِ موٗجوٗب کیٛازِکہِ اَڑٮ۪ن چھَنہٕ پَگاہ نوکری مِلان اَڑٮ۪ن کیٛاہ وارِہَن چھَنہٕ محنت کٔرِتھ نوکری مِلان کِہیٖنۍ تِم چھِ پَتہٕ مجبوٗر گژھان مٔزوٗرۍ کَرنہٕ خٲطرٕ یا تِمَن چھِ آسان کینٛہہ کَسٕب تِم چھِ تٔتھۍ کَسبَس پٮ۪ٹھ کَران کٲم یہِ زینان تہٕ سُے تٔتھۍ کسٕب مطلب کٲنٛسہِ چھِ آسان ہیٚچھمٕژ پاوَر فِٹِنٛگ سُہ چھِ گژھان دۄہَس کامہِ کَران چھُ پاوَر فِٹِنٛگ پونٛسہٕ چھِ زینان پَتہٕ چھِ شامَس کھٮ۪وان یا أڑۍ چھِ آسان تِم تہِ یِم یِمَن شُرۍ چھِ آسان دۄہَس پیٛاران اَسہِ اَنہِ شامَس مول زیٖنِتھ پَتہٕ چھِ شامَس کھٮ۪وان تِمنٕے پونٛسَن کھٮ۪وان کھٮ۪ن سٲری چھِنہٕ ہِوی آسان اَتھَس منٛز چھِ پانٛژھ اوٚنٛگچہِ یِم چھَنہٕ ہِشے کِہیٖنۍ کانٛہہ چھِ آسان ؤسِتھ کانٛہہ چھِ آسان کھٔسِتھ کانٛہہ چھِ آسان أمیٖر کانٛہہ چھِ آسان غریٖب یہِ چھُ وۄنۍ آزمٲیِش آسان کٲنٛسہِ یا کہِ کٲنٛسہِ چھِ آسان تیُتھُے یہِ کوٚرمُت تٔمۍ چھُنہٕ آسان حٲصِل کوٚرمُت کِہیٖنۍ بَنسطِبتہِ یۄس یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھِ واریاہ زیادٕ ضٔروٗری اَمہِ سۭتۍ ہیٚکہِ اِنسان پَنُن پان اَن فاینانشٔلی تہِ سٕٹیبٕل کٔرِتھ بیٚیہِ ہیٚکہِ سۭتۍ سۭتۍ پٔرِتھ تہِ کِہِنۍ پٔرِتھ تہِ اَتھ چھُ أسۍ وَنان یہِ ؤرٕک فرٛام ہوم سۄ کٲم تہِ چھِ یِم ہٮ۪کان کٔرِتھ أڑۍ چھِ کَران آنلاین بِزنِس پَلو چھِ کٕنان اَکھ چھِ تِم یَپٲرۍ پَران تہِ بیٚیہِ چھِ آنلاین بِزنِس تہِ کَران پَلو چھِ کٕنان بوٗٹ چھِ کٕنان یا اَز چھُ وٕچھان اِنسان اَز چھِ وۄنۍ أمۍ نٮ۪ٹُک زمانہٕ اَز چھِ اِنسان ہٮ۪کان نٮ۪ٹَس پٮ۪ٹھ سورُے کینٛہہ کٔرِتھ أکیٛاہ کٲنٛسہِ چھِ آسان کٲنٛسہِ چھِنہٕ آسان مطلب تیوٗتاہ یہِ زیننُک یہِ تِم چھِ آنلاین بِزنِس اٮ۪پلاے کَران تِمَن چھِ تَتہِ پٮ۪وان یورٕ کینٛہہ پونٛسہٕ بَرٕنۍ پَتہٕ چھِ تِم تَتھ پٮ۪ٹھ کٲم کَران ہٮ۪کان چھِ کٔرِتھ کٲم یہِ پَنٕنۍ پَنُن روزگار پَکنٲیِتھ اِتھَے کٔنۍ چھُ یُس یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھَںہٕ وَنہِ گَرِ بِہِتھ کَرٕنۍ کینٛہہ اَتھ چھُ اِنسانَس آسان مطلب یہِ پَرُن تہِ یہِ کٲم تہِ کَرٕنۍ زینُن تہِ یہِ مطلب اَز چھِ آسان اِتھَے کٔنۍ أکیٛاہ وَنٛدٕ چھُٹیہ چھِ گژھان یا گرمہٕ چھُٹی چھِ گژھان گَرمٕچ چھُٹی چھِ دَہَن دۄہَن گژھان تِمَن دَہَن دۄہَن چھِ گژھان سُہ لٔڑکہٕ چاہے سۄ کوٗر چھِ سٕژ کٲم ہیٚچھنہِ یا مٔزوٗرۍ گژھان تِمَن دَہَن دۄہَن چھِ سُہ پونٛسہٕ زینان گوٚو نہ اَکہِ اَندٕ چھِ پَران تہِ بیٚکہِ اَندٕ چھِ کٲم تہِ کَران اِتھَے کٔنۍ چھُ وَنٛدٕ چھُٹی یِوان وَنٛدٕ چھُٹی چھِ آسان پانٛژَن شٮ۪ن رےٚ ژۄن رٮ۪تَن پانٛژھَن رٮ۪تَن چھِ آسان وَنٛدٕ چھُٹی تِم چھِ تَتھ منٛز اَکھ وَنٛدٕ ٹیوٗشَن تہِ گژھان بیٚیہِ چھِ کَران کٲم یہِ بیٚیہِ چھِ گژھان مٔزوٗرۍ تہِ تاکہِ تِم اَکھ پَرَن تہِ بیٚیہِ کَرَن سۭتۍ سۭتۍ پَنُن گَرٕ تہِ پَکناوَن پنٛنِس مٲلِس ماجہِ دِنۍ مَدد کیٛازِکہِ تِمَے چھِ یِم اِنسان کَران یِمَن بِچارٮ۪ن ضٔروٗرت چھِ آسان یِم أمیٖر آسَن تِم ما گژھن تِم چھِ اَدٕ تِمَن چھِ آسان مول موج زینان تِمَن چھَنہٕ آسان مٔزوٗرۍ ہِنٛز کٕہٕنۍ ضٔروٗرت اِسلیے یہِ اَسہِ یہِ ووکیشنَل ایجوکیشَن چھِ اَسہِ پَزِ سکوٗلَن منٛز أمِچ تربیت دِنۍ کیٛازِکہِ یہِ اِنسان ہیٚکہِ اَکھ پَنُن پٔرِتھ تہِ بیٚیہِ ہیٚکہِ پَنُن روزگار تہِ کَمٲیتھ سکوٗلَن منٛز گژھِ پَزِ اَسہِ یِم ایجوکیشنٕچ دعوت دِنۍ تِتھ کٔنۍ چھِ کَرُن کیٛاہ چھِ کَرُن یا کیٛاہ کیٛاہ مطلب یہِ چھِ کٲم چھِ یِوان کَرنہٕ پاٹ ٹایمَس منٛز یہِ بیٚیہِ یُس یہِ یہِ چھِ صحیح کہِ ووکیشنَل ایجوکیشنٕچ تربیت چھِ یِوان سکوٗلَن منٛز دِنہٕ اَمہِ سۭتۍ ہیٚکہِ اِنسان واریاہ زیادٕ ایٚوِیَر گٔژھِتَن مطلب کَتہِ تَن کِتھ کٔنۍ یہِ چھُنہٕ ضٔروٗری وۄنۍ مٔزوٗری اَتھ منٛز چھِ یِوان ووکیشنَل ایجوکیشَنہِ منٛز چھِ یِوان واریاہ کینٛہہ کٲم یِتھ کَنۍ تۄہہِ مےٚ اوٚتام ووٚنمو آنلاین بِزنِس چھِ تَتھ پٮ۪ٹھ چھِ اِنسان ہٮ۪کان اَکھ سکوٗل دۄہَس گٔژھِتھ شامَس یی گَرٕ کَرِ آڈَر پانٛژھ دَہ کَرِ آڈَر پںٛنُے ہَتھ زٕ ہَتھ زینہِ پَنُن خرچہِ ہیٚکہِ پَتہٕ پَکنٲیِتھ اِسلیے یُس یہِ ووکیشنَل ایجوکیشَنٕچ تربیت یُس سکوٗلَن منٛز چھِ یِوان دِنہٕ سُہ گوٚو واریاہ اَصٕل اَمہِ سۭتۍ چھِ واریاہ بَچہِ ایٚوِیَر گژھان أڑۍ چھِ تِم تہِ بِچٲرۍ آسان یِم نہٕ پَنُن فیٖس چھِ ہٮ۪کان بٔرِتھ تِم چھِ پَتہٕ مٔزوٗرۍ کَران یا کینٛہہ کار کَران آنلاین کینٛہہ پَلو کٕنان یا کُنہِ یَتھ منٛز گژھان ہوٹلَس منٛز صفٲیی کَران پَتہٕ پَنُن فیٖس بَران اِسلیے چھِ یُس یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھِ واریاہ زیادٕ اَصٕل کَنسَپٹ یُس بَچَن چھِ یِوان دِنہٕ سکوٗلَس منٛز سُہ سکوٗلَس منٛز چھِ آسان شُرۍ تِم چھِنہٕ سٲرۍ ہِوی آسان أڑۍ چھِ آسان غریٖب تہِ أڑۍ چھِ آسان أمیٖر تہِ أڑۍ چھِ آسان مِڈَل کٕلاس فیملی أڑۍ چھِ آسان لوٚوَر فیملی ہِنٛدۍ تہِ یِم مطلب اَتھ منٛز پَتہٕ پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ ڈِسکَس چھِ کَران یِتھ کَنۍ ہٮ۪کو کٔرِتھ یِتھ کَنۍ ہٮ۪کو کٔرِتھ تَمہِ سۭتۍ ہٮ۪کہٕ بہٕ پٔرِتھ تہِ پونٛسہٕ تہِ زیٖنِتھ مگر پَتہٕ چھِ أڑۍ شُرۍ تِتھۍ تہِ آسان تِم چھِ دَپان وَلہٕ وٕنہِ چھُنہٕ مےٚ پَرُن کِہیٖنۍ بہٕ کَرٕ وۄنۍ کٲم بہٕ زینہٕ وۄنۍ أتھۍ پٮ۪ٹھٕے سُہ چھِ پَنُن فیوٗچَر کَران تباہ تَمہِ سۭتۍ تہِ چھُنہٕ کَرُن مگر کینٛہہ کیٛازِکہِ أڑۍ شُرۍ چھِ نیران مٔزوٗرۍ تِم چھِ دَپان وَلہٕ وٕنہِ زیٖنۍ مےٚ اَتھ پٮ۪ٹھ رۄپیہِ ییٖژاہ بہٕ کَرٕ وۄنۍ اُمرِ یوٚہَے کار مگر پَتہٕ چھِ سُہ پَگاہ بٕڑٕ گژھان پَتہٕ چھَنہٕ تٔمِس تیٖژاہ ہٮ۪کَتھ روزان سُہ کار کَرنَس سُمَتھ اِسلیے چھِ سُہ ہیٚکہِ تَمہِ سۭتۍ رۄپیہِ جمع کٔرِتھ پَتہٕ پَنُن بِزنِسا سٕٹاٹ کٔرِتھ دُکان ترٲیِتھ یا بیٚیہِ کانٛہہ کار کٔرِتھ اِسلیے یُس یہِ ووکیشنَل ایجوکیشَن چھِ یہِ چھِ واریاہ زیادٕ ضٔروٗری اَسہِ پَزِ اَمِچ تربیت سکوٗلَس منٛز بَچَن دِنۍ تاکہِ تِم تہِ کَرن اَمہِ سۭتۍ پَنُن فٲیدٕ حٲصِل محنت کَرَن پونٛسہٕ کماوَن باقٕے وَسَلام